مطلب سٲنِس گامَس منٛز چھِ لوکَل ڈِشے بَتہٕ ہاکھ زیادٕ تَر چھِ مطلب أسۍ چھِ کھی۪وان دۄن ٹایمن چھِ أسۍ بَتَے کھی۪وان بیٚیہِ أکِس أکِس ٹایمہٕ صُبحٲے چاے اَکہِ بَجہِ تہِ بَتہٕ ژیٖرۍ تہِ پتہٕ شۄنٛگنہِ وِزِ تہِ بَتہٕ مطلب وُنکٮ۪س چھِس اَگر وُنۍ نیاز آسہِ مطلب أسۍ وۅنۍ چھُ گۅڈٕ اگر نیمازمطلب نیماز اَگَر پرو تتھ منٛز چھِ نہٕ تتھ منٛز چھِ صِرف بُتھ وُتھ چھوٚل ٹوٗپۍ لَٲج کَلَس یہِ پَلو حَظ لٲگۍ صاف پَلو پٔر نیماز وۅنۍ اگر نِیاز آسہِ تَتھ منٛز چھُ باضٲبطہٕ مولوی صٲب اَنان قران پَرناوان اَصٕل پٲٹھۍ قران پَرناوا اَصٕل أکِس کَمرس منٛز تھاوناوان تِم مول پانٛژھ دَہ وُہ مولوی شُرۍ وُہ قران پَران تِم گٲنٹَن دۄن گنٛٹَن پَران قران پَتہٕ چھِ تِمَن دِوان بَتہٕ مطلب وازوان اَصٕل پٲٹھۍ گوٚو تِتہٕ مگر مطلب وۅنۍ چھُ أمِس وُنۍ أمِس نیماز نِیاز نِیاز چھُ نہٕ یِوان ؤرشِپَس منٛز کِہیۭنٛۍ وۄنۍ توتہِ یِمہٕ توتہِ ونہٕ بہٕ مطلب نیمازِ وزِچھُ نہٕ اَسۍ تَتہِ کٕہیٖنٛۍ کیٚنٛہہ کانٛہہ رسم و رِواج چھِ نیمازِ آسان کِہیٖنٛۍ بُتھ چھٔلِتھ ؤلِتھ گژھِ اِنسان آسُن صاف پَلو گژھٮ۪ن آسٕنۍ نِیتھ کٔر پٔر نیماز بیٚیہِ یژھ رکٲژ آسَن تٔژھ پٔر نٮ۪ماز بس ووٚتھ تہٕ کوٚر دُعا تہٕ وۄتھ تہِ نیٖرِنۍ بَس یِمے یِمے رٕچھ باقٕے چھِ نِیاز وِزِ چھِ نہٕ أسۍ یِم چیٖز باقٕے باقٕے چھِنہٕ کٕہٕنٛۍ رِچوَلز آسان باقٕے کوٮٔی بھی کُچھ نہیں ہوتا ہے باقٕے